اسلام علیکُم مےٚ چھُ میمونا ناو بہٕ چھَس گانٛدَربَل روزان بہٕ چھَس کَران پھَردِ کٲم أسۍ چھِ اَنان شال چھِ اَنان ڈُپٹہٕ چھِ اَنان تِمَن چھِ اَتھٕ سۭتۍ کٲم کَران پَشمیٖن کٲم چھِ کَران پَتہٕ چھِ تِم باپٲرِس دِوان باپٲرۍ چھُ پَتہٕ تِم کٕنان فَردِ کٲم چھِ کَران تِمَن چھِ پوش بَناوان قٕسمَن قٕسمَن ہٕنٛدۍ شال چھِ بَناوان کٲشِرۍ شال پَشمیٖن کٲم چھِ کَران آرِ کٲم چھِ کَران بیٚیہِ چھِ ٹوپہِ وۄنان بنیان بَناوان